اَگر أسۍ ڈِسٹرک بڈگٲمِس منٛز ٹرانَسپوٹیچنٕچ کَتھ کرو ڈِسٹرکٹ بڈگوم چھُ واریاہ بوٚڑ ڈِسٹرک ییٚتہِ ؤنکیٚس واریاہ تعدادَس منٛز ٹرانَسپورٹ اٮ۪وٮ۪لیبٔل چھ یُس یہِ ٹرانَسپورٹ چھُ اَتھ منٛز چھِ اَسہِ مُختٔلِف میٖنٔز میٖنٔز آف ٹرانَسپورٹ لایک اَتھ منٛز چھُ اَسہِ سومو سوموز چھِ رِکشاز چھِ یا ایٖکو گاڈِ چھےٚ یا ٹرینٔز چھےٚ یا یِتھٕے پٲٹھۍ کیاہ چھِ یَتھ وَنان بَسٔز چھےٚ یا یِتھے پٲٹھۍ مِنی بَسٔز چھےٚ تہٕ اَگر أسۍ وٕچھو اَمہِ ٹرانَسپوٹُک اِمپیکٹ کیاہ چھُ سُہ چھُ لُکَن پٮ۪ٹھ اَمیُک اِمپیکٹ تِکیازِ أسۍ چھِ وٕچھان کہِ یۄس اوٚور آل مطلب لُکَن ہِنز اٮ۪سیسِبِلٹی یا موبلٹی چھےٚ سۄ چھےٚ تیٚلہِ پوسِبٔل ییٚلہِ اَسہِ یہِ ٹرانَسپورٹ اٮ۪وٮ۪لیبٔل چھُ ٹڑانسنپورٹ گوو کیاہ تہٕ ٹرانَسپورٹُک مقصد کیاہ چھُ ٹرانَسپورٹ گوو یِہوے یعنی کہِ یہِ چھُ اکہِ اَکہِ جایہِ پٮ۪ٹھ بیٚیہِ جایہِ چیٖزَن واتناوان تہٕ تُلان یِتھٕے پٲٹھۍ سَوارٮ۪ن تہِ اَکہِ جایہِ پٮ۪ٹھ بیٚیہِ جایہِ نِوان یوٚت سَوارِ گژھُن آسہِ مَگر اَمہِ ٹڑانَسپورٹُک اَگر أسۍ اِمپیکٹ وٕچھو سُہ چھُ لُکَن پٮ۪ٹھ زَبردست تِکیازِ ٹرانَسپورٹ وَرٲے ہٮ۪کَن نہٕ لوٗکھ اَکہِ جایہِ پٮ۪ٹھ بیٚیہِ جایہِ وٲتِتھ کِہیٖنۍ چاہے سُہ لوکَل ٹرانَسپورٹ آسہِ چاہے سُہ سٔروِس ٹرانَسپورٹ آسہِ یا کانہہ تہِ ٹرانَسپورٹ آسہِ ٹرانَسپورٹ چھُ اکھ وایٹَل رول کران پٔلے کَتھ منٛز لُکَن ہٕنزِ مطلب مطلب موٗمینٹَس منٛز اَکہِ جایہِ پٮ۪ٹھ بیٚیہِ جایہِ واتناونَس تام تہٕ أسۍ ہٮ۪کَو ؤنِتھ یُس ڈِسٹرکٹ بڈگٲمِس منٛز ٹرانَسپورٹ چھُ لایِک سوموز چھِ رِکشاز چھِ ٹرینٔز چھےٚ یا باقٕے قٔسمُک ٹرانَسپورٹ چھُ اَمیُک اِمپیکٹ ہسا چھُ واریاہ زیادٕ لُکَن پٮ۪ٹھ یِۂنز یۄس ڈیلی لایف چھےٚ اَتھ پٮ۪ٹھ چھُ اَمیُک اِمپیکٹ سُہ چھُ تَوے کہِ مطلب لوٗکھ چھِ لوٗکھ چھِ اَکہِ جایہِ پٮ۪ٹھ بیٚیہِ جایہِ واتان مِثال کہِ طور پَر یا یِم چھِ اَکہِ جایہِ پٮ۪ٹھ بیٚیہِ جایہِ واتان پَنٕنہِ کامہِ خٲطرٕ یا کانہہ چیٖز اَنٕنہٕ خٲطرٕ اَتھ منٛز چھُ ٹرانَسپورٹُک واریاہ زیادٕ اَتھٕ تِکیازِ گرِ بِہِتھٕے واتہِ نہٕ کانہہ اِنسان بیٚیِس جایہِ کِہیٖنۍ